ہیٚلو اَسلام علیکُم تُہۍ چھُو حظ ٹھیٖک آ أسۍ حظ چھِ سٲری ٹھیٖک تُہۍ چھِو حظ حامِد صٲب ونان بہٕ حظ چھُس تُہُنٛد وارِیاہ بوٚڈ فین مےٚ وُچھ بہٕ چھُ تُہُنٛد رِکارڈ آسان دۄہ رات بوزان بہٕ حظ چھُس فیزان بہٕ حظ چھُس کشمیٖرٕ پٮ۪ٹھ اَہَن حظ آ بہٕ تہِ حظ چھُس یَژھان مطلب سِنگِنٛگ وِنٛگِنٛگ کَرُن مےٚ ؤنِو حظ مطلب بہٕ کیٛاہ کَر پنٕنہِ لایفہِ ییٚمہِ سۭتۍ بہٕ سِنٛگِنٛگ منٛز ہٮ۪کہٕ پَنُن یہِ بَنٲوِتھ بہٕ حظ چھُس کَران محنت مگر مطلب اگر مےٚ سِٹاٹ آسہِ کَرٕنۍ سِنٛگِنٛگ کُنہِ جایہِ مےٚ کیٛاہ حظ چھُ مطلب گۄڈٕنِچ چیٖز کَرُن ٹھیٖک حظ چھُ بیٚیہِ مطلب وۅنۍ زن حظ آسہِ مےٚ کُنہِ یَتھ منٛز سوانٛگ گٮ۪وُن فِلمہِ منٛز تَتھ خٲطرٕ کوٚت حظ چھُ مےٚ گَژھُن مطلب تَتھ خٲطر کیٛاہ یہِ چھُ آسان تۅہہِ تہِ اوسوٕ حظ مطلب گۄڈٕ اَتھ سِٹیجس پٮ۪ٹھ گٮ۪ومُت یا کامپٕٹِشن ما گوم گٲمِتۍ تۅہہِ تیٚلہِ حظ گوٚو ٹھیٖک بہٕ تہِ حظ چھُس یَژھان مطلب تُہٕنٛدۍ پٲٹھۍ سِنٛگر بَنُن تُہۍ چھُو مےٚ وارِیاہ زیادٕ اِنسپایر کَران ٹھیٖک حظ چھُ